یہِ ہَسا چھِ وَنان أسۍ کِتھ پٲٹھۍ بَناوو پَنٕنۍ زندگی ایٖزی أزۍکہِ ٹٮ۪کنالجی وَنو أسۍ مطلب یہِ یُس ہَسا سٲنِس دُنیاہَس منٛز وٕنۍکٮ۪س چھُ چَلان مطلب تھرٛوٗ ٹٮ۪کنالجی کِتھ پٲٹھۍ ہَسا بَنہِ سٲنۍ لایِف سَہل تہٕ آسان اَگَر ہَسا أسۍ وٕنۍ کٮ۪نٕچ دورٕچ وٕنۍکٮ۪ن کہِ دورٕچ کَتھ کَرو وٕنۍکٮ۪ن ہَسا چھُ اَسہِ اَکھ اٮ۪روپٕلین یُس سَفر اَسہِ برٛونٛہہ اوس دَہَن دۄہَن منٛز یا اِنسان سونٛچ ہے یی نہٕ تَتھ سَفرَس مُتعلِق کہِ بہٕ گژھٕ اور سُہ سفر ہَسا چھِ أسۍ ہٮ۪کان آز گَنٛٹَن مَنٛز کٔڑِتھ یا تَمہِ سۭتۍ ہَسا چھِ سٲنۍ زِندگی بَنیمٕژ تیٖژاہ ایٖزی آزہ یِتھ پٲٹھۍ ہَسا اِنسانَس آرام چھِ یِوان یا أسۍ ہٮ۪کہو نہٕ سوٗنٛچتھٕے برٛونٛہہ وۄنۍ گَژھِ اَسہِ سانہِ کِراے منٛز گژھِ واریاہ زیادٕ کمی اَسہِ ہَسا اگر أسۍ وٕنۍکٮ۪ن کَرو ٹرٛین سٔروِس ہِنٛز کَتھ یۄس ہَسا سٲنۍ ٹرٛین سٔروِس چھِ سۄ تہِ ہَسا چھِ واریاہ زیادٕ مُفیٖد بیٚیہِ ہَسا چھِ یہِ کَران ٹٮ۪کنالجی ہِنٛدۍ کَتھ وٕنۍکٮ۪ن نہ سا چھُنہٕ سُہ کٕہۭنۍ تہِ چیٖز اگر ہَسا أسۍ وٕچھو اِنسان وٕنۍکٮ۪ن ہَسا چھِ اِنسانَس تہِ دوٚیِم بَنومُت یُس یَتھ أسۍ روبوٹ چھِ وَنان اَکھ روبوٹ تہِ ہَسا چھِ بَرابَر اِنسان سٕنٛزٕے کٲم دِوان تِکیٛازِ وٕنۍکٮ۪ن ہَسا چھُ دوٚیِم اِنسان یِوان ماننہٕ رُبوٹٕے سُہ ہَسا چھُ اَسہِ اَمہِ طٔریٖقہٕ تہِ ہَسا چھِ وٕنۍکٮ۪ن سٲنۍ زِندَگی بنیمٕژ واریاہ زیادٕ سَہل تہٕ آسان أسۍ اَگَر ہَسا أسۍ اَگَر وٕنۍکٮ۪س کَتھ کَرو اَمِچ وٕنۍکٮ۪س بَڑٮ۪ن بَڑٮ۪ن ہوٹلَن منٛز یُتھ اگر ہَسا اِنسان تھاوُن تَس اِنسان ہَسا کَرِ ہے تَتٮ۪تھ سُہ ہَسا تھَکہِ ہے واریاہ زیادٕ تَمہِ خٲطرٕ ہَسا چھُ اَسہِ آمُت أزۍکِس یَتھ منٛز رُبوٹ یُس روبوٹ اگر ژوٚوُہ گَنٹہٕ تہِ پَکہِ تٔمِس نَسا چھَنہٕ گژھان تھَکان سُہ نہ سا چھُنہٕ تھکان کَران محسوٗس کِہیٖنۍ تہِ ییٚمہِ سۭتۍ ہَسا سٲنۍ زِندَگی چھِ واریاہ زیادٕ مُفیٖد آمٕژ یا اَگَر أسۍ وَنو ٹٮ۪کنالجی أسۍ اگر ٹٮ۪کنالجی دور وٕچھو أسۍ ٲسۍ بَتہٕ رَنان برٛونٛہہ کالہِ أسۍ ہَسا ٲسۍ تِم دانَن پٮ۪ٹھ رَنان دامرٛٮ۪ن پٮ۪ٹھ رَنان ٹٮ۪کنالجی دورَس منٛز ہَسا آو رایِس کُکَر یَتھ منٛز ہَسا دَہ مِنَٹ چھِ لَگان بَتہٕ رَننَس بیٚیہِ نَسا چھُنہٕ اگر أسۍ سُہ وٕچھو تَتھ ہَسا چھِ تِم کامہِ پٮ۪وان بَرابَر تھاونہِ یا ترٛیش وٕچھو اگر ہَسا اَسہِ کانٛہہ تہِ ترٛیش سۄ خراب آسہِ ترٛیش اَصٕل اَن بَناونہٕ خٲطرٕ ہَسا چھِ اَز سُہ کٮ۪نٛٹ یِوان یا اَگَر أسۍ آز ہَسا چھُنہٕ برٛونٛہہ ٲسۍ أسۍ جاڈو پوچھے کَران أسۍ ہَسا ٲسۍ سُہ ڈُوان تِمو اَتھو سۭتۍ اگر أسۍ وٕنۍکٮ۪س کِس دورَس منٛز وٕچھو تَمہِ خٲطرٕ ہَسا چھِ اَسہِ تِم تِم مِشیٖن آمژٕ یِم اَسہِ وٕنۍکٮ۪س ڈُہِتھ تہِ چھِ ہٮ۪کان پانَے یا وٕنۍکٮ۪ن ہَسا چھِ سۄ ٹٮ۪کنالجی یَتھ منٛز ہَسا چھُ اِنسان حٲران گژھان تیٖژ ہَسا چھِ ٹٮ۪کنالجی سُہ نَسا چھُنہٕ کٕہۭنۍ تہِ چیٖز یَتھ منٛز نہ سا ٹٮ۪کنالجی چھِ اَسہِ اِستعمال گَژھان